ہیٚلو اَلسَلامُ علیکُم وعلیکُم اَلسَلام اہن حظ الحمدُ لِلہ تُہۍ چھُو حظ ٹھیٖک اہن حظ اَلحمدُ لِلہ بہٕ چھُس حظ ایٚلیٚنٛگزنڈرٛا سیٚکَنڈری سکوٗل کِس پرٛنٛسپٕلَس سۭتۍ کَتھ کَران آ مےٚ حظ ٲس سیٚوَنتھس اَتہِ بَچی اَکھ پَران سعدیہ ناو سۄ حظ چھِ سیٚوَنتھہٕ رول نمبر حظ چھُ تَس اِلیوَن کٕلاس سیٚوَنتھہٕ اۭں کیٚنٛہہ کال برٛونٛہہ حظ دژوکھ تِمو ایٚگزام یوٗنِٹ ٹیٚسٹہٕ حظ دژوکھ تِمو تہٕ تَتھ کیٛاہ کوٚرُکھ یِمو تَتھ کیٛاہ پٔرفارمیٚنٕس چھِ یِمن ہنٛز

اہن حظ بلکل اہن حظ

ٹھیٖک حظ چھُ

آ یِمَن حظ کَرنو مےٚ یہِ کیٚنٛہہ کیٚنٛہہ ٹامہٕ برٛونٛہہ یہِ ٹیٛوٗشَن کٕلاس تہِ جۄایِن یہِ حظ چھُسَن بہٕ تَمے خٲطرٕ ٹیوٗشَن تہِ سوزان تہٕ تَمے خٲطرٕ کَریٛاو مےٚ کیٛازِکہِ اَمہِ برٛونٛہمہِ ایٚگزام اوس حظ أمِس امہِ کھۄتہٕ نمبر اَکھ کم تہٕ وۅنۍ کوٚت وٲژ أمۍ سٕنٛز اِمپرٛوٗمیٚنٛٹ اہن حظ

اہن حظ اہن حظ اہن حظ أمِس حظ چھِ یِم باقٕے سَبجیٚکٹہٕ چھِ تِمَن چھِ یہِ گھرِ گایڈَنٕس کَران أمِس بوٚڑ بھوے تہٕ باقیَن دۄن سَبجیٚکٹَن چھُسَن بہٕ یہِ ٹیٛوٗشَن سوزان تاکہِ أمِس منٛز یی اِمپرٛوٗمیٚنٛٹ

اہن حظ آ أمِس اوس صحتُک تھوڑا اِشوٗ تمہِ وجہ ٲس نہٕ ہیٚکان پوٗرٕ وقت کِتابَن پٮ۪ٹھ یہِ دِتھ کِہیٖنۍ تہٕ تِم کٕلاس نَہ حظ ہیٚکہِ نہٕ یہِ رٔٹِتھ کیٚنٛہہ تَمہِ وجہ ٲس یہِ ویٖک تَتھ منٛز وۄنۍ چھِ یہِ کَران ٹیٛوٗشَن تہِ کوٚر أمۍ جۄایِن تہٕ بیٚیہِ چھٕ یِم سکوٗل تہِ گژھان تہٕ وارٕ وار یی اِمپرٛوٗمیٚنٛٹ اہن حظ اہن حظ اہن حظ شُکریہ تَمہِ خٲطرٕ چلو اہن حظ ٹھیٖک چھُ